میٖڈیا ہس سۭتۍ چھُ گژھان جان سَپوٹ تہٕ کَنٹرِبیوٗشن سانہِ اِکنامی ہُند فار ایٚکزامپٕل میٖڈیا سۭتۍ چھُ گژھان پریٚموٹ ایڑوَٹیٖزمینٹ چھُ گژھان سانین دُکانن ہُند کاروبارن ہُند تَمہِ سۭتۍ چھِ کَسٹَمر یِوان فار ایٚکزامپٕل ریسٹوڑنٹ چھِ آسان پَلو دُکان چھِ یہِ آسان تور چھِ یِوان لُکھ کھیٚنہِ چھِ یِوان پَلو اَننہٕ چھِ یِوان واریاہ واریاہ چیٖزن خٲطرٕ چھِ یِوان یہِ چھُ گژھن میٖڈیا سۭتۍ ییٚلہِ میٖڈیا چھُ کران ایڑوَٹیٖزمینٹ یِمن چیٖزَن ہُند تمہِ سۭتۍ چھُ گژھان بیٚیہِ چھُ گژھان اَمہِ میٖڈیا سۭتۍ چھُ گژھان جابٕز تہِ گژھان پریٚموٹ کیٚنٛہہ چھُ آسان لوکل لوکل فار ایٚکزامپٕل پریویٹ جابٕز چھِ کَمپٔنین منٛز ییٚتہِ چھُ آسان ڈیٚلِؤری بوے چھُ آسان کُنہِ جایہِ ضروٗرت واریاہ واریاہ جاب چھِ گژھان اَمہِ سۭتۍ پریٚموٹ